مےٚ حظ چھِ واریاہ اَکھ اَصٕل آیٹَم اَکھ درٛامُت سُہ حظ گوٚو میون موبایل یُس حظ مےٚ رٮ۪ڈمی نوٹ ایٹ پرٛو اوٚن گَرِکیو یہِ حظ اوٚن مےٚ گَرِکیو تَمہِ وقتہٕ ییٚلہِ بہٕ ٹٮ۪نتھَس حظ پاس گوس ییٚلہِ حظ بہٕ ٹٮ۪نتھَس پاس گوس لگ بگہٕ ایٚکُریٹ حظ ٲسۍ مےٚ فور فِفٹی مارکٕس ٹٮ۪نتھَس منٛز گَرِکیٚیو تہِ حظ دِژ مےٚ شَبٲشی تہٕ مےٚ حظ اوس ووٚنمُت مامَن تہِ دوٚپُن اگر ژ ےٚ ساڑ ژور ہَتھ ہیوٚر ہیوٚر مارکٕس آے تہٕ ژےٚ دِمَے بہٕ لیپٹاپ گوٚو حظ تَتھ حظ گٔے کٲم ییٚلہِ مےٚ پَتہٕ مامَس ووٚن ژےٚ اوسٕے ماما یِتھ پٲٹھۍ وٲڈ تھوٚمُت تٔمۍ حظ کوٚر تٔتی مےٚ لیپٹاپ ہینٛڈ اَوَر تہٕ نیوٗ حظ مےٚ لیپٹاپ گَرٕ گۄڈٕ نہٕ حظ اوس نہٕ مےٚ لیپٹاپ تَگان چَلاوُن کِہیٖنۍ تہٕ مگر پَتہٕ حظ ہیوٚچھ مےٚ وارٕ وارٕ حظ ہیوٚچھ مےٚ لیپٹاپ کِتھ پٲٹھۍ چھِ چَلاوُن کِتھ پٲٹھۍ چھِ لیپٹاپ ہٮ۪نٛڈٕل کَرُن پَتہٕ حظ ہیوٚچھ مےٚ تِکیٛازِ حظ ییٚلہِ نہٕ مےٚ گۄڈٕ اوس لیپٹاپ تَگان چَلاوُن کِہیٖنۍ پَتہٕ حظ ہیوٚچھ مےٚ وارٕ وارٕ کِتھ پٲٹھۍ چَلاوو أسۍ لیپٹاپ کیٛاہ کَرو أسۍ لیپٹاپ پٮ۪ٹھ تہٕ تِم حظ سُہ حظ ہیوٚچھ مےٚ پَتہٕ پَتہٕ حظ گوس بہٕ تَتھ منٛز ٹرٛٲن پَتہٕ حظ آو مےٚ اَصٕل ہولڈٕ لیپٹاپَس پٮ۪ٹھ تہٕ ہیوٚچھ حظ مےٚ سُہ پَتہٕ حظ گٔے کٲم ییٚلہِ حظ پَتہٕ نفَر اَکھ اوس ییٚتہِ اوس نفَر اَکھ تٔمۍ حظ کٔر کٲم تٔمۍ دیُت مےٚ اکھ کورٕس دوٚپُن یِتھ پٮ۪ٹھ ہیٚچھَکھ ژٕ زَبردَس کَپٲرۍ کیٛاہ چھُ گَژھان کیٛاہ چھِنہٕ گَژھان تٔمۍ حظ ہیوٚچھ سُہ زَبردَس

مےٚ ہیوٚچھ سُہ تہٕ پَتہٕ حظ گوس بہٕ ٹرٛٲن تَتھ مَنٛز تَتھ کورسَس منٛز حظ گوس بہٕ واریاہ ٹرٛٲن مےٚ حظ ٲس واریاہ اٮ۪کٕسپیٖریَنٕس آو مےٚ پَتہٕ تَتھ منٛز مےٚ حظ آے سِکلٕز باقٕے چیٖز حظ آے مےٚ تٔتھۍ منٛز مےٚ حظ آے واریاہ مہارَت تَتھ منٛز گوٚو ییٚلہِ حظ مےٚ مہارَت تَتھ منٛز آیہِ بہٕ حظ گوس اٮ۪کٕسپیٖریَنٕس آو مےٚ واریاہ تَتھ منٛز تہٕ پَتہٕ حظ ہیوٚچھ مےٚ وۄنۍ اَگر بہٕ پنٛنہِ موبایلٕچ کَتھ کَرٕ مےٚ حظ چھُ یہِ اَکھ اَصٕل موبایل یُس حظ مےٚ وٕنۍکٮ۪نَس چھِ تکیازِ وٕنۍکٮ۪نَس حظ وٕنۍکٮ۪ن کِس ٹایمَس منٛز موبایِل آسُن اَصٕل کانٛہہ موبایِل نیران یہِ حظ چھِ واریاہ خۄش قٕسمتی ہِنٛز کَتھ تِکیٛازِ حظ اَگر وٕچھو ییٚتی بَنڈپوٗرۍسٕے منٛز حظ چھِ کیٚنٛہہ تہِ دُکان یِم حظ چھِ مگر مےٚ پرٛابلِم کَران وٕنۍکٮ۪نَس ہیٚچھنَس منٛز تِکیٛازِ ییٚلہِ بہٕ پٔتۍمہِ لٹہِ تہِ کہِ بَنڈپوٗرِس منٛز تَمہِ سات تہِ حظ اوس مےٚ تھوڑا باسان گڑ بَڑٕے

اگر حظ وٕچھو أسۍ کہِ کیٛاہ کیٛاہ چھِ ییٚتہِ گَژھان یِم حظ چھِ وَنٕنۍ لایق فار اِگزامپل بہٕ حظ وَنو تۄہہِ وٕنۍکٮ۪نس اَکھ اٮ۪گزامپٕل تۄہہِ وَنو بہٕ سِمپل ایگزامپٕل وٕنۍکٮ۪نس